مےٚ ہسا اوٚن آز برونٛہہ دہ دۄہ اَکھ بیگ اَکھ یُس ہَسا ٹایکان کَمپنی ہُنٛد چھُ یہِ بیگ ہَسا باسیٚو مےٚ ییٚمہِ لحاظ اَصٕل کہ اَتھ بیگَس یُس میٚٹیٖریَل چھُ آمُت لاگنہٕ سُہ ہَسا چھُ واریاہ اَصٕل مٮ۪ٹیٖریَل بیٚیہِ ہَسا باسیٚو مےٚ اَتھ بیگَس اَکھ یہِ خٲصیت کہ اَتھ بیگَس منٛز چھِ آمٕتۍ الگ الگ چَندٕ چھِ اَتھ آمٕتۍ بَناونہٕ الگ الگ چیٖزَن ہٕنٛدِ خٲطرٕ مثلن اَکھ چَندٕ چھُ آمُت بَںاونہٕ تَتھ منٛز ہٮ۪کو أسۍ پَنٛنہِ بُکٕس تھٲیِتھ بیٚیِس چَندٕ خٲطرٕ چھِ نوٹ بُکَن خٲطرٕ جاے تہٕ بیٚیہِ چھُ اَتھ آمُت پاوُچ اَکھ زٕ بَناونہٕ اَمہِ لحاظ کہ اگر کُنہِ ساتہٕ موبایل فون آسہِ سُہ تہِ ہٮ۪کو تھٲیِتھ تَتھ منٛز تہٕ بیٛاکھ پاوُچ چھُ ییٚمہِ لحاظ کہ جومیٹری بۄکُس چھُ آسان بیٚیہِ چھُ آسان پٮ۪ن پٮ۪نسل تہٕ یِہنٛدِ خٲطرٕ تہِ چھِ اَکھ الگ جاے آمٕژ مُقرَر کَرنہٕ وِدٕن بیگ تہٕ بیٚیہِ اگر کُنہِ ساتہٕ کینٛہہ روٗد یا کینٛہہ چھُ پٮ۪وان توٕ موٗجوٗب چھُ آمُت اَتھ اَکھ واٹَر پرٛوٗپھ کَوَر چھُ آمُت بیگَس سۭتی یُس أسۍ اَمہِ ساتہٕ ہٮ۪کو بیگَس پٮ۪ٹھٕ تھٲیِتھ تہٕ سانہِ یِم کِتاب تہٕ نوٹ بُک یِم بَچَن اَمہِ ساتہٕ رُدٕ نِش تہٕ یہِ باسے مےٚ واریاہ چیٖز اَتھ منٛز یِم ییٚتٮ۪ن مےٚ ڈِسکَس کٔرۍ